ہیٚلو اَسلام علیکُم آ اَصٕل پٲٹھۍ تُہۍ چھِو ٹھیٖک ہیٚلو ؤنِو آ آ أسۍ چھِ ترٛاوان اَرداہ ساس سٮ۪کہِ گٲڑۍ درٛۅگ کٔہۍ اَز ہَے یِہَے ریٹ چھِ سٲرسٕے درٛۅگ کتہِ گژھِ ہے پَنٛداہَن ساسن تام گژھِ کیٚنٛہہ تہٕ شُراہ ساڑ شُراہ ساس تام گژھِ ٹھیٖک حظ چھُ أسۍ حظ ترٛاوَو اَدٕ کیٛاہ بِہو خدایَس حَوال